اہن سا آ مےٚ ہسا آیو پٔتمہِ ؤرۍ یہِ یہِ خیال کہِ بہٕ ترٛاو دُکان تہٕ پتہٕ ہسا تروو مےٚ جُلاے زٕ ساس تہٕ زٕتووُہس منٛز دُکان یُس ہسا مےٚ سموٗد اوس چلان تہٕ أسۍ ہسا گٔے زٕ ساس تہٕ ترٛۆوَس منٛز مارٕچ زٕ ساس ترٛۆوُہس منٛز ہسا کوٚر مےٚ یہِ پنُن دُکان کلوز تِکیازِ اَسہِ ہسا چھِ اؠگرِکلچر لینٛڈ پنٕنۍ تہٕ ییٚمہِ کِنۍ ہسنا بہٕ دُکانس پؠٹھ اوسُس پوٗرٕ پروپرلی ہؠکان بیٚہِتھ کینٛہہ اَمہِ باوجوٗد ہسا پیٚو مےٚ پنُن دُکان بنٛد کرُن تہٕ یہِ حظ یہِ أسۍ ٲسۍ پننِس اؠگرِکلچر لینٛڈس سۭتۍ تھوڑا مہو تہٕ امہِ موٗجوٗب پیٚو مےٚ پنُن دُکان بنٛد کرُن تہٕ اَمہِ باوجوٗد چھُس بہٕ اؠڈوایس دِوان تِکیازِ اگر ہسا تُہۍ کانٛہہ بِزنؠس سٹاٹ کٔرِو سُہ ہسا کٔرزیٚو دِلہٕ جانہٕ تتھ پؠٹھ روٗزیٚو تُہۍ قٲیِم تہٕ اِنشاء اللہ چھُ میلان کامیٲبی تہٕ کامرٲنی